اَلسَلامُ علیکُم مےٚ حظ کَریٛو کیب ٲس مےٚ ٹیٚکسی ٲس مےٚ کَرٕنۍ جناب یہِ ٲس اِسلام آباد پٮ۪ٹھ کَرٕنۍ ٲں تہٕ سرینگَر آ بَٹہٕ مالیٛن تانۍ ٲس یہِ کَرٕنۍ جناب اہن حظ تہٕ جناب یہِ چھُ مےٚ دوس أمِس چھُ میٛون گھرٕ یُن بالکل اہن حظ تُہۍ یِیِو نیشنَل ہاے وے کِنۍ یِیِو تُہۍ ڈایریٚکٹ اِسلام آباد آسہِ سُہ سنٛگَم نِش آسہِ سُہ بِچارٕ پیٛاران تَتہِ پٮ۪ٹھ چھُ سُہ تُلُن جناب تہٕ سُہ چھُ ییٚتیٚس ٹیٚنٛگہٕ پورِ نیشنَل ہاے وے یَس پٮ۪ٹھ ترٛاوُن تہٕ اَتیٚتھ آسہٕ بہٕ أمِس پیٛاران اہن حظ نیشنل ہاے وے کِنۍ یِیو اَتہِ یِیِو پَتہٕ حٲدر پورِ کِنۍ نیشنَل ہاے وے کِنی برابر ترٛٲیِہوٗن تُہۍ یہِ أتتھی یہِ بالکل مےٚ کوٗتاہ پونٛسہٕ لَگہِ اَتھ مےٚ کیٛاہ چھِ اَتھ پونٛسہٕ دِنۍ مےٚ ؤنۍ تو تی جناب رۄپیَس پنٛداہ شٮ۪تھ چھِ ٹھیٖک اَدٕ حظ ٹھیٖک چھُ